یُس میٛون مول چھُ سُہ چھُ آی اے ایس آفیسَر تٔمِس چھِ اَصٕل پٲٹھۍ لۅکٹہِ پوٚرمُت تَوَے چھُ اَز بَنیٛومُت اِسلِیے گَژِھِنہٕ پَنٕنِس لۅکچارَس پؠٹھ لاپَروٲہِی کٔرمٕژ کیٚنٛہہ یُس میٛٲنۍ گَرِینٛڈ فادَر چھِ تِم چھِنہٕ پانہٕ پوٚرمُت کیٚنٛہہ کیٛازِ کہِ یِم سُہ اوس یِیٚلہِ یَتھ دورَس منٛز سُہ اوس سِنٛد مَطلَب تِمَن دۄہَن ٲس نہٕ مَطلَب تِتھٕ پٲٹھۍ پَرنُک وَرنُک کانٛہہ شوق ووق آسان کیٚنٛہہ بیٚیہِ ٲسۍ تِمَن گرِکۍ سوزان کیٚنٛہہ بیٚیہِ یِم میٛٲنۍ مول چھُ بیٚیہِ یُس میٛون بٔڈۍبَب چھُ یِمو چھِ واریاہ مُشکِلات فیس کٔرمٕژ زِ یِتھٕ پٲٹھۍ پۅنٛسَن ہٕنٛز کٔمِی چھِ ٲسمٕژ آسان واریاہ زِیادٕ کٔمی ٲس یِمَن پۅنٛسَن ہٕنٛز آسان تہٕ توتہِ پَتہٕ کوٚر یِتھٕے پٲٹھۍ یُس میٛون پٮ۪تُر چھُ یِمو یِمو پوٚرُکھ ساروٕیو یِم ٲسۍ ترٛیٚنوے بارٕنۍ یِمو پوٚرُکھ اَصٕل پٲٹھۍ تَوَے پَڑھٲے گَژھِ کَرٕنۍ اَصٕل پٲٹھۍ بیٚیہِ یِمَن ٲس واریاہ سَختی لۅکٹہِ پؠوان تُلٕنۍ یِمَن اوس نہٕ پَلَو تہِ آسان کِہیٖنٛۍ یِم ٲسۍ لاگان وُہَن تَرٛہَن تَرٛہَن دۄہَن اَکُے پلو